کۄلگٲمَس منٛز چھُ موسم چینٛج گژھان واریاہ واریاہ چھُ موسم چینٛج گژھان مٔنٛزۍ چھِ آسان روٗد مٔنٛزۍ چھِ آسان تاپھ مٔنٛزۍ چھِ آسان شیٖن مٔنٛزۍ چھِ آسان اوٚبُر تہٕ واریاہ چینٛج چھِ یِوان کٕلایمیٹَس منٛز یُہُس گوٚو مگر یَتھ واریاہ یَتھ پیٚوٚو بَہرَس منٛز تہِ یُہُس واریاہ روٗد تہٕ تاپھ کوٚرُن نہٕ زیادٕ کینٛہہ کینٛہہ کینٛہن دۄہَن کوٚرُن تاپھ تہٕ نہ تہٕ اوس واریاہَن دۄہَن روٗدٕے ییٚتہِ تُہۍ بِگڑوو روٗدَن فَصٕل تہٕ موسم روٗد نہٕ ٹھیٖک ییٚتہِ کینٛہہ